مےٚ یُس گۄڈنیُٚک چیٖز اَننوومُت اوس یُتھُے مےٚ سُہ روٚٹ سُہ اوس مےٚ ژَمہِ خٲطرٕ دَوا اَننوومُت کیٛازِکہِ میٲنۍ ژَم ٲس خۄشِکھ گٔمٕژ بیٚیہِ ٲس تَتھ دانہٕ درٛامٕتۍ تَمہِ خٲطرٕ اَننایے ژَمہِ خٲطرٕ دَوا یُتھُے مےٚ سُہ اوٚن تَتھ ٲس پیکِنٛگ نیٚبٕرۍ کِنۍ اَصٕل کٔرِتھ یُتھُے مےٚ سُہ مٕژرٲو بوٹَل بوتَل تہِ ٲس سۄ اَصٕل یُتھُے مےٚ سُہ اِستعمال لوگ کَرُن مےٚ لٔج تَمہِ دَوا سۭتۍ اَصٕل فَرق گژھنہِ مےٚ لٔج ژَم تہِ نَوٕنہِ یِم دانہٕ مےٚ درٛامٕتۍ ٲسۍ تِم تہِ تِمَن تہِ لٔج واریاہ فَرق گژھنہِ بہٕ چھس یَژھان یِمَن وَنُن اَصٕل پَنُن اَصٕل یہِ دِوان چھِس بہٕ یِمَن کہِ تۄہہِ چھُ اَصٕل پرٛوڈَکٹ باقی تہِ گژھن آنٕنۍ یِم پرٛوڈَٮ۪کٹ